ییٚلہِ کٔشیٖرِ منٛز لاک ڈاوُن گوٚو کورونا وایرَس سۭتۍ کیٛازِکہِ نٮ۪بٕرۍ کِنۍ ٲس یہِ وایرَس پھٲلیٛامٕژ بیٚمٲرۍ پھٲلیٛامُت لُکھ ٲسۍ کھۄژان نٮ۪بَر نیرنَس کہِ اَسہِ ما لارِ یہِ بٮ۪مٲرۍ تہٕ أسۍ گژھو مٔرِتھ بیٚیہِ ٲسۍ نٮ۪بٕرۍ کِنۍ پُلیٖس آسان تِم ٲسۍ نہٕ دِوان نٮ۪بَر نیرنہٕ أکِس اِنسانَس کینٛہہ کیٛازِکہِ یِمَن ما لارِ بٮ۪مٲرۍ تہٕ یِم ما گژھن اَتھ منٛز مُبتلا تَوَے یِمَن دوران ٲسۍ أسۍ گَرنٕے منٛز بِہِتھ یِمَن گَرٕ پَتہٕ ٲسۍ أسۍ گَرَن منٛز نٔیۍ نٔیۍ چیٖز کَران یا ٲسۍ گِندان گِندُن ٲسۍ گِندان گٮ۪وان ٲسۍ اَسان ٲسۍ نَژان ٲسۍ بیٚیہِ ٲسۍ أسۍ کُکِنٛگ کَران رَنُن ٲسۍ ہیٚچھان مےٚ چھِ اَتھ دوران ہیوٚچھمُت پاستا بَناوُن یُس مےٚ میٛانہِ ماجہِ ہیٚچھنوو سُہ پاستا گوٚو واریاہ زیادٕ اَصٕل کھٮ۪نَس منٛز تَتھ اوس اَصۭل مَزٕدار اوس بنیٛامُت بیٚیہِ چھِ مےٚ ہیوٚچھمُت اَتھ منٛز بِریانی بَناوُن یُس بِریانی مےٚ بَنٲو یُس پَتہٕ اَسہِ ساروٕیو گَرِکیو کھیوٚوُکھ بیٚیہِ بوٗزۍ مےٚ واریاہ تمہِ بِریانی ہِنٛدۍ تعاریٖف